اَسلامُ علیکُم وَرحمتُہ اللہ وَبَرکاتُہ مےٚ چھِ ناو مَسرت پانٛژن ڈِسٹِرٛکن ہُنٛد ناو ڈِسٹِرٛک بانٛڈی پورہ ڈِسٹِرٛک گانٛدربَل ڈِسٹِرٛک اَننت ناگ ڈِسٹِرٛک پُلوامہ ڈِسٹِرٛک شُپین شُکریہ